ییٚلہِ کٲنٛسہِ سٲنِس گامَس منٛز کَلہٕ دۄد چھِ آسان اگر تٔمِس نارمَل کَلہٕ دۄد اوس مَطلَب ہَلکا سا تھوڑا بہت اوس تٔمِس کَلہٕ دود تٔمِس چھِ دِوان لیٚدٕر مَتھنہٕ خٲطرٕ یا چھِ تٔمِس گَرٕ وٲلۍ وَنان کہِ ژٕ ترٛاو کَلَس ٹھنٛڈ ٹھنٛڈ آب اگر نہٕ تٔمِس آبہٕ سۭتۍ گژھِ کِہیٖنۍ پَتہٕ چھِ تٔمِس وَنان ژٕ متھ اَتھ لیٚدٕر سۄ لیٚدٕر فٔہلاو ژٕ اَتھ ژےٚ گٔژھی فرق پَتہٕ اگر تٔمِس زیادٕے اوس تیٚلہِ چھِ تٔمِس وَنان ژٕ مَتھ اَتھ شوٗنٛٹھ یَتھ أسۍ سِنِف پاوڈَر تہِ چھِ وَنان تَتھ چھُ آسان تھوڑا بوٚہَتَن سُہ آبَس منٛز تراوٕنۍ تَتھ سُہ اَکھ پیسٹہٕ ہیوٗ یَتھ أسۍ وَنان چھِ بَناوُن سُہ چھُ آسان تٔمِس پَتہٕ کَلَس لاگُن پَتہٕ پانٛژَن شَیٚن پانٛژَن ٹُو شیٚن مِنٹَن چھُ آسان تٔمِسَن سُہ تھاوُن پَتہٕ چھُ آسان تٔمِس سُہ تھوٚد تُلُن تٔمۍ سۭتۍ چھُ ضوٚروٗری تٔیٚمِس سُہ کَلہٕ دۄد ژَلان